ییٚلہِ اِنسان پَنٕنٮ۪ن زِندگی ہِنٛدۍ ویلوَن مُتعلِق کَتھ کَران چھِ أمِس چھِ اَکھ نظری آسان أمۍ سٕنٛز زِندگی ہُنٛد ویلیوٗ چھِ آسان الگ الگ بیٚکہِ سٕنٛز نَفرن نِش میٛانہِ زندگی ہٕنٛدۍ ویلیوٗ آسَن أکِس حِسابٕکۍ بیٚکہِ سٕنٛز زِندگی ہِنٛدۍ ویلیوٗ آسَن بیٚکہِ حِسابٕکۍ پٔرمہِ سٕنٛدۍ زِندگی ویلیوٗ چھُ آسان اَمے حِسابہٕ کیٛازِ یہِ چھِ سونٛچان یُس مےٚ پوٚر یُس مےٚ حٲصِل کوٚر یہِ گژھِ اَمہِ بیٚکِس تانۍ واتُن یُس مےٚ پوٚر اَتھ گژھِ ہے مےٚ کانٛہہ رۄپیہِ اَتھ کانٛہہ تَنخواہ تَرُن یہِ تَنخاہ سا پَکناو بہٕ مول موج ییٚلہِ بہٕ مٲلۍ ماجہِ پَکناونَس یَتھ نٔے میٛانہِ زِندگی ہُنٛد ویلیوٗ چھُ یِہوے کیازکہِ اگر مےٚ بہٕ چھُس کَمپیوٗٹَر اِنجیٖنَر ییٚلہِ بہٕ یہِ اِنجینٔرِنٛگ ہیٚچھ بہٕ چھُس دپان میون یہِ پوٚر یہِ گژھِ ہے بیٚکِس تانۍ تہِ واتُن أمِس تہِ گژھِ ہے میانہِ طرفہٕ آسٲیِش واتٕنۍ أمِس گژھِ ہے یہِ پَرُن میون واتُن أمِس گژھِ ہے میانہِ طرفہٕ سُہ ہنا میلٕنۍ یُس ییٚمہِ سۭتۍ أمِس میٛانہِ زِندگی سۭتۍ آسٲیِش میلہِ ییٚلہِ أسۍ اِنسان یہِ سونٛچان چھِ ییٚلہِ تٔمِس أسۍ اٮ۪جُکیٹ کَران چھِ اَمہِ سۭتۍ چھِ سٲنِس مُلکَس بوٚڑ بارٕ فٲیدٕ مِلان أسۍ چھِ اَکھ اَن ایٚجُکیشَن ریٹ نٮ۪بَر نیران مےٚ کٔر ڈِگری حٲصِل بہٕ پَکناوَن بیٛاکھ سُہ کَرِ حٲصِل سُہ پَکنایہِ بیٚیہِ کِنۍ سُہ کَرِ حٲصِل اگر ایٚجُکیشَن ریٹَس دَہ پٔرسَنٛٹَس نِوِتھ بَہَن پٮ۪ٹھ اگر بَہہ آسہِ یہِ واتہِ پَندہن پٮ۪ٹھ اَمہِ سۭتۍ چھُ سون مُلُک دۄہ کھۄتہٕ دۄہ تعلیٖم یافتہٕ کَران یہِ چھِ اَکھ نَظری آسان یہِ چھِ اَکھ ویلیوٗ آسان اَمہِ سۭتۍ چھِ سانہِ زِندگی بہتر بَنان دۄہ کھۄتہٕ دۄہ سانہِ جہالتٕکۍ دورٕ منٛز چھَس أسۍ نٮ۪بَر نیران دوٚیِم بوٚڑ بارٕ ویلیوٗ میون نَظریا چھُ بہٕ گژھٕ ہا اَکھ سُہ کٲم کَرٕنۍ ییٚمہِ ساتہٕ میٲنِس مُلکَس سَپوٹ واتہِ اکھ فاینانشلی اَکھ اِکانمِکٔلی اکھ سَپوٹ ییٚمہِ سۭتۍ بہٕ اِنڈِپیٚنڈَنٹ گَژھِ مَگَر سۭتۍ سۭتۍ گژھِ میون مُلک تہِ اِنڈِپٮ۪نٛڈَنٛٹ اَکھ سُہ کٲم اَکھ سُہ کاینٛڈنٮ۪س اَکھ سُہ ؤرٕک ییٚمہِ سۭتۍ ڈِپٮ۪نٛڈیبٕل آسہِ کانٛہہ چیٖز سُہ گژھِ اِنڈِپٮ۪نٛڈَنٛٹ یِتھ پٲٹھۍ سون مُلک چھُ آزاد گوٚمُت بیریر چھُ تَل یِتھٕے پٲٹھۍ تہِ گژھِ سون مُلک تہِ آزاد فاینانشَل کرٛایسیٖزو تَلہٕ تہِ